مےٚ ہسا چھِ واریاہ خۄش لگان یہِ جاب تہٕ گاڈٕ چھےٚ واریاہ اَصلہِ تہِ یِم چھےٚ آسان صحت خٲطرٕ ضروٗری اَتھ منٛز چھِ یِوان واریاہ طریٖقَو مَزٕ اگر أسۍ وُچھَو کہ آرٹِشٹ چھِ یا رایٹَر چھِ تِتھٕے پٲٹھۍ چھِ فِشِنٛگ تہِ اَکھ جاب یُس ضروٗری چھِ آسان تہٕ اَتھ منٛز چھِ مَزٕ یِوان مےٚ چھِ یِوان مَزٕ ییٚلہِ أسۍ گاڈٕ چھِ آسان رٹان پتہٕ چھےٚ گاڈٕ ژلان تہٕ تم چھےٚ پھسان تھٕگِس منٛز تہٕ تم چھےٚ پھسان تٔتھۍ منٛز آ بہٕ ہسا چھُس یژھان زِ یِم میٲنۍ پتہٕ یۄس میٲنۍ جَنٛریشَن آسہِ سۄتہِ گژھِ اَتھ منٛز کٲم کَرٕنۍ تٔم تہِ گژھَن یہِ آکِپیشَن برونٛہہ پَکناوٕنۍ تِکیٛازِ یُس یہِ آکِپیشَن چھُ یہِ ہسا چھُ اَسہِ خانٛدٲنی یُس چیٖز خانٛدٲنی اسہِ سُہ پَزِ گژھِ نہٕ تراوُن کِہیٖنۍ نہٕ تہٕ سُہ گژھِ برونٛہہ تہِ پَکناوُن ییٚلہٕ بہٕ پَکناو پَنٛنِس مٲلۍ سُنٛد کار برونٛہہ تِتھٕے پٲٹھۍ پَکناوَن میٲنۍ شُرۍ تہِ یہِ کار برونٛہہ تہٕ تِمَن تہِ یی اَتھ کارَس منٛز مَزٕ تٔمۍ موجوٗب پَزِ تِمَن کَرٕنۍ کٲم تِمَن پَزِ زیادٕ کھۄتہٕ زیادٕ اَتھ کارَس منٛز وَسُن تہٕ کٲم کَرٕنۍ أمۍ کارٕچ